یُس کَشمیٖری زبان چھِ یُس کَشمیٖری بوٗلۍ چھِ یہِ چھِ وٕنۍکٮ۪نَس چھِ یہِ واریاہ زیادٕ کَم یِوان بولنہٕ تِکیٛازِ یِم وٕنۍکٮ۪ن لوٗکھ چھِ یِم چھِ زیادٕ ترجیح دِوان باقٕے لٮ۪نگویجَن یَتھ منٛز أسۍ وٕچھو اُردو چھُ اِنٛگلِش چھُ یِمَے باقٕے باقٕے یِم زبان چھِ یِمَن چھِ یِم زیادٕ دِوان ترجیح بولنَس منٛز مگر یۄس یہِ کَشمیٖری لٮ۪نٛگویج چھِ یہِ چھِ واریاہ زیادٕ پرٲنۍ لٮ۪نٛگویج یۄس نہٕ وٕنۍکٮ۪ن زیادٕ تَر کٲشِرۍ لُکھ بولان چھِ کیٚنہہ مگر وٕنۍکٮ۪ن اگرَے أسۍ وٕچھو کیٚنہہ لوٗکھ چھِ یِم واریاہ زیادٕ اَتھ وَنان رٮ۪سپٮ۪کٹ واریاہ عزت اَتھ کٔشی یا کوٗشِش چھِ کَران بچاونٕچ یہِ کَشمیٖری لنگویج بولنٕچ یِم اَتھ ترجیح چھِ دِوان بولنٕچ تُہۍ پنٕنۍ شُرۍ ہیٚچھنٲیوُکھ یِم ییٚتہِ بٔڑۍ بٔڑۍ صوٗفی چھِ تِم چھِ دَپان زیادٕ تَر بچٲیہُن پَنٕنۍ یہِ کٲشِر زبان کٲشِر زبان یۄس چھِ یہِ چھِ اَوَے واریاہ زیادٕ پرٲنۍ تِکیٛازِ اَتھ پٮ۪ٹھ چھِ آمژٕ بَجہِ بَجہِ کِتابہٕ لٮ۪کھنہٕ یِم صوٗفی اِزٕم بیٚترِ یم واریاہ زیادٕ وٕنۍکٮ۪ن تہِ لوٗکھ یِم پرٛٲنۍ پرٛٲنۍ چھِ تِم چھِ کَران پسنٛد یہِ کٲشُر بولُن مگر اگر أسۍ وٕنۍکٮ۪نٕچ جَنریشَن وٕچھو سۄ تِم چھِنہٕ زیادٕ کٲشُر بولُن پسنٛد کران کینٛہہ تِکیٛازِ وٕنۍکٮ۪ن یۄس جَنریشَن چھِ تِم چھِ زیادٕ تَر ترجیح دِوان یِمنٕے اُردو کٲشُر وٲشُر زبانہِ چھِنہٕ تِم دِوان زیادٕ ترجیح کیٚنہہ اَوَے موٗجوٗب چھِ کران أسہِ زیادٕ تَر وٕنۍکٮ۪ن کوٗشِش کَشمیٖری یۄس لَنگویج چھِ یہِ بچاوٕنۍ